السلامُ عَلیکُم مےٚ حظ ٲس کٔرمٕژ تٕہِنٛدِس ٹرٛانَسپورٹ اٮ۪جَنسی پٮ۪ٹھ اَکھٕ کیب بُک تہٕ کٮیپ حظ آیہِ سۄ حظ آیہِ تہٕ تٔمۍ حظ کٔر کٲم تہٕ تٔمۍ حظ نِیَس بہٕ مَگَر کیٛاہ چھُ وَنان تٔمۍ کٔر کٲم ییٚلہِ سُہ ووٚت تہٕ تَتۍ سُہ حظ ووت نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ تہٕ پَکان ییٚلہِ ییٚلہِ بہٕ کھٔژٕس تَتھ منٛز تہِ حظ لوٚگ لَگ بَگ گھَنٹہٕ تانٮ۪تھ ییٚمۍ سۭتۍ مےٚ فٕلایِٹ تہٕ مِس ہیٚچ مِس گٔیہِ تہٕ پَتہٕ ہیٚچ نہٕ مےٚ فٕلایِٹ تہِ رٔٹِتھ کِہیٖنۍ تہِ نہٕ تَمۍ سۭتۍ حظ گوٚو مےٚ واریاہ نۄقصان تہٕ یۄس مےٚ کیب کٔرمٕژ ٲس تہٕ یہِ ڈرٛیوَر حظ ووت نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ پَتہٕ ییٚلہِ سُہ ووت تہٕ مَگَر مےٚ اوس ہورٕ نۄقصان گوٚمُت تہٕ بیٚیہِ حظ کٔر مےٚ أمۍ بیٚیہِ حظ ٲس مےٚ گۄڈنٮ۪تھٕے اٮ۪جَنسی والٮ۪ن سۭتۍ ووٚن یہِ کوٚرمُت اَ کِرایہِ کۭژاہ ہٮ۪کیوٗ مےٚ تُہۍ کِرایہِ کۭژاہ ہیٚیِو تُہۍ مےٚ اوٚتانٮ۪تھ یۄس میٛانہِ یۄس میٛٲنِس گامَس سۭتۍ لوکیشَن چھےٚ اَتہِ پٮ۪ٹھ کۭژٕہَن کِراے ہیٚیِو مےٚ تُہۍ مَگَر أمۍ حظ کٔر مےٚ سۭتۍ واریاہ واریاہ کٔر مےٚ أمۍ مےٚ سۭتۍ بَد سلوٗکی أمۍ أمۍ حظ دوٚپ نَہ اَتھ چھِ بیٚیہِ پونٛسہٕ دِنۍ اِسلیے حظ چھَس بہٕ یَژھان أمِس خٕلاف کَمپٕلین کَرٕنۍ تِکیٛازِ کٲنٛسہِ چھِ آسان پونٛسہٕ کٲنٛسہِ چھِنہٕ سۭتۍ آسان کِہیٖنۍ تہِ نہٕ مگر أمۍ حظ مون نہٕ کِہیٖنۍ تہٕ أمِس پے مےٚ پونٛسہٕ دِنۍ بییٚہِ حظ ووٚن مےٚ أمِس مَطلَب ییٚتھَس أسۍ بَسان چھِ تٔتۍ نَسٕے واتُن مَگر یہِ ووت نہٕ کِہیٖنۍ تہِ نہٕ أمۍ حظ کٔر بیٚیہِ حظ کٔر أمۍ بَد سُلوٗکی مَطلَب بہٕ چھَس اَمۍ باپَتھ أمِس کَران یژھان کمپٕلین کَرٕنۍ تاکہِ بیٛاکھ ڈرٛیوَر کَرِ نہٕ صُبحَس یِتھ پٲٹھۍ پرٛابلِم کِہیٖنۍ تہِ نہٕ بیٚیہِ واتہِ سُہ ٹایمَس پٮ۪ٹھ بییٚہِ ییٚلہِ گۄڈنٮ۪تھ کِرایہِ ہُنٛد فِکٕس چھِ آسان کٔرمٕژ تَتھ منٛز ییٚلہِ گۄڈنٮ۪تھٕے فِکٕس آسہِ کِراے کٔرمٕژ تَتھ چھُنہٕ آسان پَتہٕ بیٚیہِ وَنُن کِہیٖنۍ تہِ نہٕ مَگَر یہِ ڈرٛایوَر حظ درٛاو یُتھ وٕلٹہٕ أمۍ حظ مون نہٕ کِہیٖنۍ تہِ نہٕ مَطلَب مےٚ ٲسۍ پونٛسہٕ سۭتۍ اَگر حظ بیٚیہِ کِس آ بیٛاکھ ہیوٗ چھِ آنُن آسہِ ہے تٔمۍ آسہٕ ہن تُلۍمٕتۍ تِتی پونٛسہٕ سۭتۍ ییٖتیٛاہ ڈرٛیورَس دِتۍمٕتۍ چھِ دِنۍ ٲسِس مَگَر یُس سُہ ڈرٛایوَر چھُ أمۍ حظ مون نہٕ قَطعاً تہِ کِہیٖنۍ تِنہٕ تہٕ ٲخر پے أمِس پونٛسہٕ دِنۍ تہٕ اِسلیے حظ چھَس بہٕ یژھان اَگَر نہٕ تۄہہِ أمِس خِلاف کمپٕلین کٔرِو بہٕ کَرٕ تیٚلہِ پانَے تہٕ بیٚیہِ حظ کٔر أمۍ کٲم بیٚیہِ پے بییٚہِ کٔر مےٚ کٲم بیٚیہِ حظ کٔر مےٚ کٲم بیٚیہِ حظ کٔر مےٚ کٲم یِم مےٚ أمِس پونٛسہٕ کٔرۍمٕتۍ ٲس فِکٕس ٲسۍ مےٚ کٔرۍمٕتۍ کالہٕ ٲس کِراے فِکٕس کٔرمٕژ أمۍ حظ دوٚپ یہِ اَمۍ کھۄتہٕ واریاہ چھِ پونٛسہٕ واتان اَگر مَطلَب بہٕ ہٮ۪کہٕ ہا دِتھ تہٕ بیٛاکھ ہیٚکہِ نہٕ دِتھ کِہیٖنۍ تہِ نہٕ اَمۍ خاطرٕ چھُو تۄہہِ ضٔروٗری اٮ۪کشَن کانٛہہ نِنۍ تۄہہِ چھُو نہٕ پَتہٕ کٕہۭنۍ تہِ اٮ۪کشَن نِوان تہٕ یِم ڈرٛایوَر تہِ چھِ یِم تہِ چھِ کھَسان کَلَس یِم چھِ سَوارِ سۭتۍ کَران بَدتَمیٖزی تہٕ یِم چھِ واریاہ بَدتَمیٖزی کَران سَوارِ سۭتۍ ییٚمۍ کِنۍ پَتہٕ سَوٲرۍ تہِ چھِ تہٕ سُہ تہِ چھِ کھۄژان سُہ چھُ دَپان نَہ وۄنۍ دِمہٕ بہٕ أمِس بَرا أمِس دِم بہٕ یوٗتاہ أمۍ مےٚ سۭتۍ فِکٕس چھِ ریٹ کٔرمٕژ بہٕ دِم تٔمِس تَمۍ کھۄتہٕ علاوٕ پَہنٮ۪تھ اَگَر نہٕ تُہۍ ہسا اَتھ روک تھام کٔرِو اَگَر نہٕ تُہۍ اَتھ روک تھام کٔرِو تہٕ تیٚلہِ حظ گَژھِ کٲم یِم کھَسَن کَلَس یِم یِم کَرَن سارنی سَوارٮ۪ن سۭتۍ بَدسُلوٗکی تہٕ تۄہہِ تہِ یِیو تۄہہِ تہِ ہٮ۪کہِ پَتہٕ سُہ گژھِ کیب بُک چھِ گَژھان یِم ہٮ۪کَن نہٕ پَتہٕ بُک گٔژھِتھ کِہیٖنۍ تہِ نہٕ تہٕ اِتھ پٲٹھۍ چھُ تۄہہِ تہِ گَژھان نۄقصان اَگَر حظ یِم یِہوٚے یِمو یِہوٚے سُلوٗک لوگ کَرُن یِمو کیب ڈرٛایورو تہٕ تیٚلہِ کھسہِ نہٕ کَرِ نہٕ کٕہۭنۍ تہِ کیب بُک یِتھ کَنۍ گَژھیو تۄہہِ نۄقصان اِسلیے کٔرِو تُہۍ کٲم یُس یہِ کیب ڈرٛایوَر چھُ أمِس خِلاف نِیِو تُہۍ اٮ۪کشَن ییٚمۍ سۭتۍ یہِ سَوارٮ۪ن سۭتۍ اَصٕل سُلوٗک آسہِ کَران بییٚہِ یۄس کِراے فِکٕس آسہِ سوے کِراے ہیٚیہِ تہٕ تَمۍ سۭتۍ تہِ گَژھن نہٕ کِرِ یِم سَوارِ چھِ تِمَن تہِ واتہِ گَژھِ نہٕ مُشکِلاتَن ہُنٛد سامنہٕ پینہٕ تِمَن کَرُن کِہیٖنۍ تہِ نہٕ اِسلیے چھِسو بہٕ تۄہہِ کَران رُکوٮ۪سٹ تُہۍ کٔرِو أمِس ڈریورَس خِلاف کمپٕلین بیٚیہِ یۄس یہِ کِراے فِکٕس ٲس کٔرمٕژ بیٚیہِ ؤنِو تُہۍ أمِس تۄہہِ کیٛازِ ہیژُو أمِس تَمۍ علاوٕ کِراے اَگَر نہٕ تُہۍ أمِس پانہٕ کمپٕلین کٔرِو بہٕ کَرٕ پانَے اِسلیے چھَسو بہٕ تۄہہِ کَران کٲم أسۍ چھُو تۄہہِ یۄس اٮ۪جَنسی آسان چھِ بیٚیہِ یُس یہِ ڈرٛیوَر چھُ مےٚ کٔرِو تُہۍ أمۍ سُنٛد سورُے کینٛہہ سٮ۪نٛڈ تہٕ بہٕ کَرٕ أمِس خِلاف کمپٕلین اِسلیے چھِ أمِس سٕنٛدۍ خِلاف کمپٕیین کمپٕلین کَرٕنۍ تِکیٛازِ یہِ چھُنہٕ أکِس سَوارِ سۭتۍ اَصٕل پٲٹھۍ یِوان پیش کِہیٖنۍ تہِ نہٕ اِسلیے چھِ أمِس خِلاف کمپٕلین کَرٕنۍ مےٚ